پانٛژھ سَتمبر کُنوُہ شیٚتھ تہٕ شُراہ ژور جوٗن کُنوُہ شیٚتھ دُوَنزاہ زٕ اَگست کُنوُہ شیٚتھ تہٕ پانٛژھ تٲجی ٲٹھ مارٕچ زٕ ساس ٲٹھ شےٚ سٮ۪تَمبر زٕ ساس کُنوُہ